یُس اَسہِ گۄڈنیُک پرٛوڈَکٹ ییٚمہِ ایٚپلِکیشنہِ پٮ۪ٹھ آرڈَر کوٚر سُہ اوس واریاہ اَصٕل اَمہِ پَتہٕ کٔر اَسہِ دٔیِم پرٛوڈَکٹ ییٚمہِ پٮ۪ٹھ آرڈَر آ اَسہِ کَریٛاو شوٗز آرڈَر مگر سُہ شوٗز ووت نہٕ اَسہِ پنٛنِس ٹایمَس پٮ۪ٹھ کِہیٖنۍ نہٕ سٮ۪کٮ۪نٛڈ تَتھ اوس پرٛایِس تہِ واریاہ سُہ اوس نہٕ تیوٗت اَصٕل تہِ کِہیٖنۍ نہٕ تَتھ اوس کَلَر سُہ اوس اَسہِ کوٚرمُت تَتھ وایِٹَس منٛز آرڈَر اَسہِ سوزُکھ تَتھ تور بٕلیک بیٚیہِ یُتھُے اَسہِ سُہ لوگ گۄڈنٮ۪تھ اوس سُہ باسان یہِ چھِ فِٹ کھۄرَس منٛز مگر ییٚلہِ کَم سے کَم زٕ کِنہٕ ترٛےٚ دۄہ گٔیہِ گوٚو سُہ سُہ لوگ مےٚ اَکہِ دۄیہِ لَٹٮ۪ن تَتھ گوٚو کٲم سُہ کھُلیو بیٚیہِ آو یُتھُے مےٚ سُہ آو آبَس منٛز لوگ یعنی کہِ روٗدَس منٛز روٗد شیٖن اوس پٮ۪وان مےٚ لوگ سُہ مےٚ اوس گژھُن کالیج مَگر مےٚ گوٚو مےٚ ژاو تَتھ سٲرۍسٕے اَندَر آب تہٕ تَتھ یُس پار اوس سُہ اوس نہٕ تَتھ تیوٗتاہ ہیوی کِہیٖنۍ نہٕ فِنِش تَتھ ٲس فِنشی یٲژَن کھٲلِتھ مگر کالٹی ٲس نہٕ تَتھ کِہیٖنۍ اَصٕل میٹیٖریَل ٲس نہٕ تَتھ اَصٕل کِہیٖنۍ نہٕ پرٛایِس اوس تَتھ واریاہ زیادٕ ہاے مگر ییٚمہِ حِساب تَتھ پرٛایِس اوس تَمہِ حِساب اوس نہٕ شوٗز کِہیٖنۍ نہٕ شوٗزَس منٛز باسیو مےٚ سُہ واریاہ زیادٕ خراب شوٗ کیٛازِکہِ تَتھ منٛز ٲس نہٕ کَمفٲٹیبٕل فیٖل تہِ کَران کِہیٖنۍ سُہ اوس باسان واریاہ ہاڈ تَمیُک پار اوس واریاہ ہاڈ ییٚمہِ ساتہٕ پَکان ٲسۍ پَکنَس منٛز تہِ اوس تَتھ واریاہ پرٛابلِمٕز گَژھان تَمہِ سۭتۍ ٲسۍ کھۄرن کَران دَگ تَلہٕ پَتٮ۪ن کَران دَگ کیٛازِکہِ تَتھ یُس پار اوس بوٗٹَس سُہ چھُ تَتھ واریاہ زیادٕ ہاڈ یعنی کہِ سُہ چھُ نہٕ کٕہٕنۍ تہِ اگر مطلب أسۍ وَنو اَگَر نارمَل اِنسان آسہِ سُہ تٔمِس تہِ چھےٚ پیم کَران وٕنہِ چھُنہٕ یُس سُہ پان پنٛنُے کَمزور آسہِ سُہ ییٚمِس آرٕے کینٛہہ پرٛابلِم آسہِ تہٕ سُہ ہیٚکہِ نہٕ سُہ بوٗٹھ اٮ۪فٲٹ کٔرِتھ کِہیٖنۍ نہٕ بیٚیہِ اوس نہٕ تَتھ کیٛاہ چھِ اَتھ وَنان مےٚ اوس کوٚرمُت فیٖت دار آرڈَر تہٕ مگر تِمو سوٗز تَتھ اوس فیٖتہٕ مِسِنٛگ أکِس کھۄرَس أکِس اوس مگر سُہ اوس ژھیوٚنمُت بیٚیہِ ٲس تَتھ سۭتۍ اَسہِ یِمو ووٚنمُت کہِ تۄہہِ ہَسا مِلیو ڈِسکاوُنٛٹ مگر ڈِسکاوُنٛٹ دیُت نہٕ أمۍ کِہیٖنۍ نہٕ یُس اَسہِ مگر گۄڈنیُک پرٛوڈَکٹ آ آرڈَر کَریو سُہ سُہ روٗد واریاہ اَصٕل کہِ سُہ اوس واریاہ ٹھیٖک مگر دٔیِم یُس پرٛوڈَکٹ اَسہِ آرڈَر کوٚر یعنی کہِ شوٗز سُہ اوس نہٕ اَصٕل کِہیٖنۍ نہٕ سُہ اوس واریاہ زیادٕ خراب تَمہِ سۭتۍ گٔے أسۍ واریاہ ڈِسپ ڈِس ایپوینٛٹ بلکہِ مطلب مےٚ اوس نہٕ ایٚکٕس ایٚکٕسپٮ۪کٹَے کوٚرمُت کہِ مطلب آ اَمہِ آیہِ واتہِ شوٗز مےٚ مےٚ اوس مطلب ییٚمہِ حِساب تَتھ پرٛایِس اوس مےٚ اوس باسان شوٗز آسہِ واریاہ زیادٕ اَصٕل یعنی کہِ بیٚیہِ اوس تَتھ فِنِش وِنِش تہِ ٲس تَتھ ٹھیٖک باسان مگر ییٚلہِ پَتہٕ لوگ سُہ اوس سُہ اوس واریاہ زیادٕ خراب تَتھ مطلب سُہ کَمفٲٹیبلٕے اوس نہٕ سُہ شوٗ سُہ اوس باسان یہِ واریاہ ہاڈ تَمہِ موٗجوٗبَن روٗز مےٚ دٔیمِس پرٛوڈَکٹَس سۭتۍ کیٛاہ چھِ اَتھ وَنان بیڈ اٮ۪کٕسپیٖریَنٕس دٔیمِس پرٛوڈَکٹ سۭتۍ گۄ گۄڈنِکِس روٗز اَصٕل اٮ۪کٕسپیٖریَنٕس دٔیمِس روٗز بیڈ اٮ۪کٕسپیٖریَنٕس